سٲنِس ایریا ہَس مَنٛز چھُ واریاہ یِتھۍ بِزنٮ۪س تہٕ واریاہ یِتھۍ بِزنٮ۪س یِم نیچرَل رِسورسِز پٮ۪ٹھ چھِ چَلان امہ وَغٲر چھِ نصفہٕ بِزنٮ۪س ییٚتہٕ یِمنٕے نیچرَل رِسورسِز پٮ۪ٹھ

تہٕ کینٛہہ نیچرَل رِسورسِز یِم ییٚتہِ لَگان چھُ یِمَن بِزنٮ۪سَن مَنٛز آب یُس واریاہ ضرورَت چھُ أکِس بِزنٮ۪س مین یِوان تہٕ سُہ چھُ ییٚتہِ واریاہ زیاد ایٚولیبٕل یِتھ کٔنیٚتھ پَیی چھِ کٔشیٖر مَنٛز چھُ چِنابُک وِنابُک آب ہَر کُنیُک تمہِ وَغٲر چھِ ییٚتہِ وُڈ یُس واریاہ زیاد اِستعمالَس مَنٛز چھُ یِوان تہٕ سُہ چھُ واریاہ زیادٕ اَصل آسان سُہ تہِ چھُ یِوان واریاہ زیادٕ اِستعمالَس مَنٛز ییٚتہِ بِزنٮ۪سَن مَنٛز تہٕ سُہ تہِ چھُ نیچرَل رِسورس اکھ یُس اِستعمالَس مَنٛز چھِ یِوان تمہِ وَغٲر چھِ پلانٹٕس یِم دَوا بَناونَس مَنٛز چھِ اِستعمال کَرنہٕ یِوان تمہِ وَغٲر واریاہَن واریاہَن چیٖزَن مَنٛز چھُ یِم پلانٹٕس ہیٚکان اِستعمال کٔرِتھ تِم پلانٹٕس چھِ آسان واریاہ زیادٕ اَصل

امہِ وَغٲر چھِ واریاہ آسان یِتھ پلانٹٕس یِم یِم چھِ واریاہ مَدَد کَران اَسہِ تہٕ امہ وَغٲر چھِ واریاہ یِتھ پلانٛٹٕس یِم اِستعمال چھِ کَرنہٕ یِوان تہٕ بیٚیہِ چھِ ییٚتہِ آب تہِ تہٕ واریاہ چیٖز یِتھ یِم اِستعمال کَرنہٕ اِن یِتھ چیٖزَس مَنٛز تہٕ یی گَژھِ کَرُن اِتھےکٔنۍ گَژھِ کَرُن تہٕ امے چھِ یِوان اِستعمال کَرنہٕ